یُس انڈیہُک کلایمیٹ چھُ موسم چھُ سُہ چھُ واریاہ خوٗبصوٗرت سُہ چھُ واریاہ اصل تِکیٛازِ ییٚتہِ چھُ وقتس پٮ۪ٹھ روٗد تہِ لاگان شیٖن تہِ لاگان ہوا تہِ چھُ آسان زیادٕ گرم تہِ چھُنہٕ آسان کہیٖنۍ نہٕ زیادٕ تۭر تہِ چھنہٕ آسان کہیٖنۍ نہٕ یہِ گے اِن یُس یہِ موسم چھُ یہِ چھُ اصل تبدیٖلی انان انسانس منٛز زِ اگر أسۍ باقی یَن شہرن ہُنٛد وٕچھو تتہِ چھُ آسان واریاہ زیادٕ گرم ٹیمپیچر چھُ آسان زیادٕ یا کہِ اگر روٗد چھُ لاگان شیٖن چھُ لاگان تتہِ چھُ یِوان طوٗفان وغیرہ ییٚتۍ چھُنہٕ تیوٗتاہ آسان کہیٖنۍ انڈیہُک موسم چھُ واریاہ زیادٕ نیچرل موسم أسۍ ونو أسۍ کرو کتھ اگر أسۍ کشمیٖرٕچ کتھ کرو ییٚتہِ چھُ واریاہ خوٗبصوٗرت موسم آسان